مطلب ییٚتہِ گام مطلب روٗلَر ایریا ہَن اکثر مطلب ٹیٖم ؤرک مطلب شُرٮ۪ن کَرناوان یا مطلب اگر سکوٗل یا کانٛہہ آرٹ مطلب کانٛہہ کَمپِٹِشَن چھِ ایٚناوُس کَران تَتھ منٛز چھِ آسان ٹیٖم ؤرٕک چھِ آسان تَتھ منٛز یِتھ پٲٹھۍ واریاہ چیٖز چھِ آسان تَتھ منٛز بیٚیہِ چھِ آسان اگر اِنڑیٖجوَل اِنڑیٖجوَل مان ژٕ یِتھ پٲٹھۍ جَمپِنٛگ چھِ آسان ریٚسلِنٛگ چھِ آسان یا کینٛہہ تھرٛویِنٛگ چھِ آسان تتھ منٛز چھِ اِنڑیٖجوَل مطلب یہِ پنٕنہِ سِکِلز ڈیٚولَپ کَران مطلب یِتھَے پٲٹھۍ چھِ واریاہ چیٖز یِم اَتھ منٛز ڈیٚولَپ چھِ گژھان مطلب یہِ اَکھ اِنڑیٖجوَل چھِ اِنڑپیٚنٛڈیٚنٛٹ گژھان مطلب گیمہِ منٛز تٔمۍ چھِ آسان پَنُن مطلب سُہ چھُ دٮ۪ماغ چھُ گژھان تٔمِس تیز